موبایلہٕ تہٕ ٹی وی سۭتۍ پیٚوو واریاہ اَثر أکِس بَچہِ سٕندِس صحتس پٮ۪ٹھ وُنۍ چھُ آسان بَچہِ زینے تٔمِس چھُکھ آسان موبایلس اَتھس منٛز موبایل دیُتمُت تَمہِ سۭتۍ چھِ تُہنز أچھ گژھان خراب أچھن ہُند گاش کَم گژھان دٔیِم کَتھ تہندِس فِزِکل فِٹنیس پٮ۪ٹھ چھُ یِوان واریاہ اَثر اکھ بَچہِ اوس برونہہ زِ نیران نیبر پٕلے گرونڈس منٛز یا نیبرٕ کَنہِ گندِ ہا کِرکَٹ گندِ ہا فُٹ بال گندِ ہا مَگر آز چھُ تٔہندِس موبایل اَتھس منٛز موبایل آسان سُہ چھُ لگان آن لاین گیمہٕ گندنہِ ییٚمہِ سۭتۍ زَن تُہنز فِزِکل فِٹنیس تہِ ٹھیٖک چھےٚ نہٕ روزان کیٚنٛہہ